اسَلامُ علیکُم وَرحمتُہ اللہِ وَبَرَکاتُہ اُمید چھِ تُہۍ ٲسِو سٲری ٹھیٖک پانٛژَن مُلکَن ہُنٛد ناو چھُ بنٛگلہ دیش بھوٗٹان برما بیٚیہِ ہَسا چھِ موٚراکو بیٚیہِ ہسا چھِ اَرجَنٹیٖنیا بیٚیہِ ہسا چھُ آسٹریلیا تہٕ آسٹریا